جِناب یۄس مےٚ بگیسٹ سٹرنٛگٕتھ چھِ مےٚ چھِ مےٚ چھُ باسان کہِ بہٕ چھُس مطلب فُٹ بال چھُس بہٕ ہٮ۪کان گنٛدِتھ یہِ چھ مےٚ بٔڑ اکھ سٹرنٛگٕتھ کِرکَٹ چھُس بہٕ ہٮ۪کان گنٛدِتھ یہِ چھ مےٚ بٔڑ اکھ سٹرنٛگٕتھ بہٕ چھُس ہٮ۪کان اوٚپٕنلی کُنہِ جایہِ بوٗلِتھ مطلب کھلکھ چھِ ؤنکیٚن بٔتھۍ کنہِ آسان واریاہ جمع بہٕ ہٮ۪کہٕ اوٚپٕنلی تِمن سۭتۍ کانٛہہ تَقریٖر کٔرِتھ یا کانٛہہ ٹاپِک بوٗلِتھ یہِ چھِ مےٚ اکھ سٹرنٛگٕتھ مطلب بہٕ ہٮ۪کہٕ مطلب گٲڑۍ چلٲیِتھ واریاہ تیز اَصٕل پٲٹھۍ بیٚیہِ کِیر فُلی سان یہِ چھِ مےٚ اکھ سٹرنٛگٕتھ آ البتہ یۄس مےٚ ویٖکنیٚس چھ مےٚ یہِ حظ کہِ مطلب بہٕ ہٮ۪کہٕ اَگر مےٚ ڈرایور دَپہِ ؤنۍ حظ کہِ ژےٚ چھِ دِنۍ وُہ رۄپیہِ کِرایہِ بہٕ دِمہٕ حظ وُہ وٲے رۄپیہِ بہٕ ہٮ۪کہٕ نہٕ تٔمِس ؤنِتھ کیٚنٛہہ کہِ ہے پنٛدہے آسہٕ دٔہے آسہٕ بہٕ چھُس تٔمِس ڈَریکٹ دِوان یہِ چھِ مےٚ اکھ ویٖکنیٚس باسان پانَس منٛز دٔیُم ویٖکنیٚس چھ مےٚ پانَس منٛز یہِ باسان کہِ بہٕ چھُس نہٕ ہمسایہِ سُنٛد گژھان چیٖز ہینہِ کیٚنٛہہ ؤنۍ زَن آسہِ مےٚ کانٛہہ چیٖز ضروٗرت بہٕ ہٮ۪کہٕ نہٕ ہمساہہِ سُنٛد گٔژھِتھ کیٚنٛہہ تریِم ویٖکنیس چھ مےٚ یہِ کہِ اَگر بہٕ أنٛدرٕ کنہِ آسہٕ مےٚ گژھِ نہٕ کانٛہہ داریو کِنۍ وٕچھنہِ کیٚنٛہہ مےٚ چھُ باسان پنُن پان چھُ مےٚ باسان تیٚلہِ یِہٕے اِنسلٹ ہِش گژھان مےٚ چھ باسان یہِ تہِ چھ مےٚ اکھ ویٖکنیٚس یِم چھِ کیٚنٛہہ ویٖکنیس یِم حظ چھِ مےٚ یِم حظ مےٚ یِم چھِ